میٲنۍ اِچھا چھِ بہٕ گژھہٕ ہا گژھُن مکہ مدینہ بہٕ گژھہٕ ہا تتہِ خۄداے سٕنٛز عبادت کرُن مکَہ مکہ ہسا گَژھہٕ ہا بہٕ اَتھٕ لگاوُن تَتھ دروازس گَژھہٕ ہا بہٕ اَتھٕ لگاوُن تتہِ چھُ بیٛاکھ اَکھ چیٖز تتہِ چھُ کٔنۍ اَکھ جنتٕچ سۄ گژھہٕ ہا بہٕ وُچھُن ہر ٲکِس مسلمانَس چھِ یِہے اِچھا بہٕ گژھہٕ ہا گژھُن مکّہ مدینہ بہِ گژھہٕ ہا کرُن عُمرہ بہٕ گژھہٕ ہا کرُن حج یۄہے چھُ بہِ گژھہٕ ہا توٗرۍ گژھُن بہِ گژھہٕ ہا عُمرہ تہٕ حج کرُن باقٕے والسلام